عابد صٲب تُہۍ ؤنتو مےٚ تُہۍ کِتھ پٲٹھۍ چھُو اَتھ ژوٗنٛٹھۍ کُلِس دیکھ بال کَران تُہۍ کِتھ پٲٹھۍ چھُون یہِ بؠمارِ نِش بَچاوان تہٕ بیٚیہِ کٕمۍ کِتھ پٲٹھۍ چھِو تُہۍ دوہ کَران تہٕ کُس دَوہ چھُو کَران گۄڈٕنیٚتھٕے ہسا چھِ أسۍ اتھ ژوٗنٛٹھۍ کُلِس کَنچی کران جنؤری یَس منٛز سُہ اوس باٹھ ہسا چھِ زالان تَتھ حظ چھِ ژِنہِ بناوان تہٕ سُہ ہسا چھِ اسہِ گرِ لگان پتہٕ ہسا چھِ اتھ یہِ پن آسان یہِ پن ہسا چھِ أسۍ یہِ تُلان یہِ ہسا چھِ أسۍ زالان اگر نہٕ أسۍ یہِ زالہ ہون تیٚلہِ ہسا چھِ گرٕ نِوان تہٕ لگان چھِ گرِ گُپنن تِکیازِ اتھ ہسا چھِ یِمن یِم بؠمارِ آسان پرسُچ بؠمارِ آسان تہٕ تِم ہسا چھِ پھہلان یِمن کُلؠن تہٕ تمہِ پتہٕ ہسا چھِ أسۍ مارچس منٛز تمہِ پتہٕ ہسا چھِ أسۍ گُڑٲے کران تراوان ہسا چھِس کھاد یا داجیٚو سۭتۍ یا مِشیٖنو سۭتۍ تَمہِ پَتہٕ ہسا چھُس گۄڈٕنکُے دَوہ أسۍ مارچَس منٛزٕے کران تیٖل ہسا چھِس دِوان یِمَن گۄڈٕنؠتھٕے یِمن کُلؠن تمہِ سۭتۍ ہسا یِم بؠمارِ یِم ٹھوٗل چھِ آسان تِم ہسا چھِ اَمہِ سۭتۍ مران تَمہِ پتہٕ ہسا چھِ اتھ گگر پن نیران یتھ گریٖن ٹِپن چھِ سۄ چھِ گگر پن گگر کنن ہیٚو پن آسان تہٕ تتھ منٛز ہسا چھِ أسۍ ییٚتہِ گۄڈے ڈوٹنگ کران پتہٕ ہسا چھِ گۄلٲبۍ ٹوٗر آسان تتھ منٛز تہِ ہسا چھِ أسۍ دوہ کران تَمہِ پتہٕ ہسا چھِ پتہٕ حظ یہِ ٹوٗر پھۄلان اتھ ہسا چھِ پوش پھۄلان پتہٕ حظ چھِ اتھ پالنیشن کران پالنیشن ہسا چھِ اَسہِ اتھ کران یا گولڈن کُلچ یا مہرٲج کُلچ امِچ لٔنڑ چھِ ژٹان سُہ ہسا چھِ بوتلہِ منٛز تراوان بوتلہِ ہسا چھِ آب تراوان تھوان ہسا چھِ أتھۍ کُلِس پؠٹھ پتہٕ ہسا چھِ ماچھ تُلٕر یِوان سُہ ہسا چھِ ویوٗر تُلان تراوان أتھۍ کُلِس پؠٹھ یتھ کُلِس پؠٹھ یہِ بوتل تھاوان چھِ یہِ پالنشن لنڑ تھاوان چھِ سۄ ہسا چھِ اَمہِ ستۍ پالنشن کران تَمہِ پتہٕ ہسا چھِ مٹر دانس سُم یہِ ژوٗنٛٹھ بنان تہٕ کران ہسا چھِس بیاکھ دوا کیلشم دَوا تَمہِ پَتہٕ ہسا چھِ پَتہٕ اَتھ یہِ یہِ ژوٗنٛٹھ ہسا چھُ بنان یہِ ڈوٚنِس سُم تَمہِ پَتہٕ ہسا چھِ اتھ اگر ژوٗنٛٹھۍ زیادٕ آسن تہٕ تیٚلہِ ہسا چھِ زٕ آب شیران اگر ہسا وۄنۍ تٔنۍ کمٕے آسن تیٚلہِ ہسا چھُس اکُے آبہٕ شیران اتھ ہسا چھِ دِوان بیاکھ دوہ یہِ کیلشَم دوہ تَمہِ سۭتۍ ہسا چھِ اَتھ گروتھ گژھان تمہِ پتہٕ ییٚلہِ تمہِ پتہٕ ہسا چھِ اَتھ أسۍ کران کٲم ییٚلہِ یہِ ژوٗنٛٹھ واتان چھِ واتان چھِ برابر ییٚمہِ دۄہ یِم والان چھِ تہٕ تمہِ دۄہ ہسا چھِ أسۍ یتھ کٲم کران یِم ہسا چھِ لاگان اگر گرٕنۍ لاگن تمہِ دۄہ ہسا چھِ اتھ أسۍ دوا دِوان فِکٕس دوہ تمہِ سۭتۍ ہسا چھِ یِم گرنہٕ نِش بچان تہٕ تَمہِ پَتہٕ ہسا چھِ أسۍ یَتھ کَران کٲم یِم ژوٗنٛٹھۍ ہسا چھِ والان أسۍ یِم ہَسا چھِ تھاوان بٔنِس پَتہٕ ہسا چھِ گرٛیڈِنٛگ کَران کَنچی ہسا چھِ کران کران حظ چھِ پیکِنٛگ سوزان چھِ مٔنٛڈی تہٕ مٔنٛڈی سوزنہٕ پَتہٕ ہَسا چھِ یِم کٕنان پتہٕ ہسا چھِ یِم اتھ پونٛسہٕ یِوان چھِ یِم بچان پونٛسہٕ پانس چھِ بچان تِم ہسا چھِ أڑۍ دِوان دَوا وٲلِس یا کھادِ وٲلِس تہٕ تَمہِ پتہٕ ہسا چھِ گژھان بیٚیہِ باغس منٛز کران حظ چھِ بیٚیہِ یِتھٕے پٲٹھۍ کَنچی بیٚیہِ ہسا چھِ یِتھٕے پٲٹھۍ پن ژَلان یہِ سایکٕل چھِ گژھان رِپیٖٹ